ییٚتہِ آیہِ یم گیمہٕ ییٚلہِ أسۍ لۄکٕٹۍ ٲسۍ أسۍ ٲسۍ دپان أسۍ کر گَژھو بٔڑۍ أسۍ تہِ گِنٛدو یمن گیمَن وۄنۍ پَتہٕ گٔے أسۍ بٔڑۍ لوگکھ والی بال گِنٛدُن لوگ ٲں کھو کھو گِنٛدُن لوگ فٹ بال گنٛدُن لوگ جال بیٹ گنٛدُن تہٕ اتھ مَنٛز چھِ آسان زٕ ٹیٖم اتھ مَنٛز چھِ اسہِ خوٚشی آسان أسۍ چھِ دَپان ییٚلہِ زٕ ٹیٖم چھِ بناوان تہٕ لاگان چھِ گِنٛدُن أسۍ اتھ مَنٛز چھِ اسہِ یہِ خوٚشی بنان أسۍ چھِ دپان اکھ ٹیٖم دپان بٕے زینہ بیٛاکھ ٹیٖم دپان بٕے زینہٕ أسۍ چھِ آسان اتھ مَنٛز کٔرِتھ سہی زور أسی نَتہٕ أسی گٔژھۍ زینٕنۍ تہٕ گنٛدان چھِ أسۍ یمن گیمَن پَتہٕ ییٚلہِ أسۍ زینان یا سُہ ٹیٖم زینان چھُ کَران چھِ أسۍ خوٚشی پَتہٕ چھُ ہُہ بیٛاکھ ٹیٖم پَتہٕ چھِ لاگَان بیٚیہِ گِندُن کَران چھِ زور أسۍ دَپان چھِ أسے گٔژھۍ گِنٛدٕنۍ تہٕ اَسیٚے مِیلہاہ یہِ خوٚشی رٔٹِو